اَگرے أسۍ کَتھ کرو گاندربل مارکیٚٹٕچ بہٕ چھُس گاندربَل مارکیٚٹ نِش برابر زٕ کِلوٗمیٖٹر دوٗر روزان تہٕ گاندربَلُک مارکیٚٹ چھُ واریاہ بوٚڑ ییٚتہِ ہر کانٛہہ چیٖز ہر کانٛہہ ایٹم ایٚولیبٕل چھُ آسان یا بَنہِ أکِس اِنسانَس اَتھ جایہِ سُہ گروسری آسہِ یا کُلوتھنگ آسہِ یا أسۍ وَنو فوٚڈ ایٹمٕز یا واریاہ واریاہ چیٖز یا ہاڑوِیر ایٹَمٕز ہر کانٛہہ چھُ ٹھیٖک چھُ واریاہ لُکھ مطلب گاندربَلکیٚو واریاہ واریاہ علاقو پٮ۪ٹھ چھِ لاسٹَسن گاندربَل مارکیٹسٕے منٛز واتان تہٕ اَتہِ چھِ مُنٲسِب ریٹہٕ یا یہِ تہِ دُکان دارَن پانہٕ ؤنۍ یا کَمپیٚٹِشن یا مُقابلہٕ مُقابلہٕ آسنہٕ کِنۍ وجہہ سۭتۍ چھِ ریٹ تہِ واریاہ ایفٲڈیبٕل فار ایٚکزامپٕل یا مثال کے طور پَر اَگر بہٕ کَتھ کرٕ اَگر مےٚ کُلودِنگ اَنٕنۍ چھِ یا پانَس خٲطرٕ پَلو چھِ اَنٕنۍ تہٕ گاندربَلس منٛز چھُنہٕ مےٚ پانَس خٲطرٕ پَلو اَننہٕ خٲطرٕ اَکوے دُکان دار کیٚنٛہہ واریاہ دُکان دار چھِ بیٚیہِ واریاہ نماوار دُکان دار یَمو پٮ۪ٹھ أسۍ پَلو ہیٚکو أنِتھ تہٕ بیٚیہِ ہیٚکو أسۍ اَصٕل پٲٹھۍ چُنِتھ پَلو أنِتھ یا أکِس دُکان پٮ۪ٹھ یوٚت تہٕ خاص اَگر أسۍ وَنو مارکیٚٹٕچ خٲصِیت چھِ یہِ آسان زِ واریاہس چھُنہٕ مطلب اکھ دُکان دار اَگر ییٚتٮ۪ن چھُ پَتہٕ چھُنہٕ بیٚیہِ بیٚیہِ زٕ ژور وان ترٲوِتھ یا زٕ ژور علاقہٕ ترٲوِتھ بیاکھ دُکان تہٕ أکسی جایہِ چھِ واریاہ دُکان دار تہٕ ییٚمہِ سۭتۍ أسۍ واریاہ ٹایم تہِ چھُ بَچان تہٕ بیٚیہِ چھُ یُس اِنسانَس دِلچَسپی یَتھ منٛز یا یُس اِنسانَس خۄش آسہِ کران سُہ ہیٚکہِ آرام سان پَنٕنہِ حِسابن پَلو تہِ نِتھ یا أسۍ وَنو مطلب میقدار چھُنہٕ کہِ سُہ أکسٕے دُکان دارَس نِش اَنو واریاہ مارکیٚٹ گاندربَلس یُس چھُ سُہ چھُ واریاہ یِوان نیہِ ڈیولَپٕڑ تہِ ییٚتہِ مطلب اَگر أسۍ وَنو کھیٚن چھیٚن یا فاسٹ فوٚڈ ایٹم اَگر کٲنسہِ کھیٚونۍ آسہِ تَتھ فاسٹ فوٚڈ ایٹم سٕے منٛز چھِ ییٚتہِ زٕ ترٛےٚ یا ژور چھُ شاپٕس أسۍ وَنو فار ایٚکزامپٕل اَگر أسۍ وَنو ماتامال یُس کٔشیٖر منٛز وُنکیٚنس واریاہ اوٚروٗجس پٮ۪ٹھ چھُ واتان سُہ تَمیُک اکھ برانچ یا شاکھ تہِ چھُ ییٚتہِ یا اَگر أسۍ وَنو کیٛاہ چھِ یتھ أسۍ وَنان اَل بیک تٔمِچ شاکھ تہِ چھِ ییٚتہِ یا چِلیٖز یا ریسٹورنٹ تَمِچ تہِ چھِ ییٚتہِ یا پارساز یُس گرویِنگ کَمپٔنی چھِ تَمِچ شاکھ تہِ چھِ گاندربَلَس منٛز موٗجوٗد یہِ گوٚو فاسٹ فوٚڈ ایٹم رِلیٹِڑ اَگر أسۍ کیٚنٛہہ پانَس خٲطرٕ انُن آسہِ یا وۄنۍ زَن اَگر أسۍ کَتھ کَرو اَمہِ پَتہٕ کَشمیٖر کہِ وازوانٕچ کَشمیٖرُک وازوان خٲطرٕ تہِ چھُنہٕ ییٚتہِ اکھ یا زٕ شاپٕس سُپیسِفاے ییٚتہِ تہِ چھِ واریاہ واریاہ شاپٕس یمو پٮ۪ٹھ اِنسان کیاہ چھُ ہیٚکان کٔرِتھ اِنسان آرام سان چھُ ہیٚکان یہِ پَنٕنۍ مُنٲسِب ریٹَن پٮ۪ٹھ یا زٕ ایٚفٲڈیبٕل ریٹِس چھُ آسان سارے تہٕ زیادٕ درٛوٚجر تہِ چھُنہٕ میٖڈیم ریٹٕس چھِ گاندربل مارکیٚٹَس منٛز اِوٕن کہِ اَگر أسۍ ہاڈوِیرٕچ کَتھ تہِ کرو ہاڈوِیر ہاڈوِیر شاپٕس تہِ چھِ گاندربَلس منٛز واریاہ یا ایٚگرِکَلچر فیٖلڈٕکۍ اَگر أسۍ بات کَرو ایٚگرِکَلچر فیٖلڈٕ رِلیٹَڈ یِم تہِ ایٹم چھُ آسان گریٖن چھُ آسان یا پالسی چھُ آسان یا کراپٕس چھُ آسان یا اَگر أسۍ کَتھ کَرو وۄنۍ گاندربَل مارکیٚٹ چھُ یوٗت تہِ ڈیولوپ گوٚمُت زِ ییٚتہِ چھِ گارڈنِگ اگر أسۍ ونو گارڈِنگ ایٹمٕز یعنی کہِ باسکیٹ چھُ آسان یا فٕلوٲرٕس چھُِ آسان یا پٕلانٹٕس چھِ آسان تِم تہِ چھِ وۄنۍ گاندربل مارکیٚٹس منٛز بیٚیہِ چھِ اَصٕل ریٹَس پٮ۪ٹھ وۄنۍ تہِ منٲسب یہِ اَصٕل ریٹَس پٮ۪ٹھ مُنٲسِب آسان